یُس میٖڈیا حظ چھُ اگر أسۍ ؤنکیٚس کٔشیٖرِ ہنٛز کتھ کرو ییٚتہِ یِم زٔمیٖندار چھِ تِم چھِ واریاہ ڈٮپیٚنڈٮ۪نٹ آسان یِم ریٹ یِن فکٕس کرنہٕ اٮ۪کٕسٹرنلی البتہ حظ کٲم کیٛاہ چھِ گژھان کہِ یِتھ کٲٹھۍ أسۍ پرسچ کتھ تُلو یِم یِم ژوٗنٛٹھۍ یِم بناوان ٲسۍ یِم ژوٗنٛٹھۍ باغہٕ وٲلۍ ٲسۍ تِمو حظ کٔر کٲم تِمو گوٚو واریاہ زیادٕ نۄقصان البتہ سُہ نۄقصان گوٚو نہٕ نیشنل لیولہِ پٮ۪ٹھ حظ رپورٹ کرنہٕ کینٛہہ بٹ یِم اسہِ ؤنکیٚس لوکل نوٕز اوٹ لیٚٹ چھِ تِمو حظ کٔر تتھ منٛز واریاہ زیادٕ مدد یِم عام زٔمیٖندار چھِ تِہٕنٛز کتھ برٛونٛٹھ پکناونہٕ خٲطرٕ تہٕ بیٚیہِ سُہ اکھ مٲنۍ تو تُہۍ سُہ لوکلی سۄ اٮ۪ویرنیٚس بناونہٕ خٲطرٕ کہِ اہن حظ یِتھ کٲٹھۍ حظ چھُ ژوٗنٛٹھٮ۪ن ہُنٛد حظ چھُ نۄقصان گوٚومُت واریاہ زیادٕ تہٕ یہِ أسۍ چھِنہٕ ہٮ۪کان یہِ کٔشیٖر نٮ۪بر باقیَن سٹیٹن منٛز سوٗزتھ کینٛہہ البتہ کٲم کیٛاہ حظ چھِ گژھان کہِ یِم ییٚمہِ ساتہٕ أسۍ پتہٕ تیٚمہِ پتہٕ یہِ گوٚو اگر أسۍ تمِچ کتھ کرو آ یِم واریاہ کھانٛدر ٲسۍ آسان تتھ منٛز گوٚو تِمن ژوٗنٛٹھٮ۪ن ہُنٛد استعمال تو واریاہ حدس تام یُس لوکل میٖڈیا چھُ تِمو کٔر تتھ منٛز واریاہ مدد البتہ یُس باقٕے یِم میٖڈیا بٔڑۍ اوٹ لٮ۪ٹ چھِ تِمو کوٚر نہٕ سُہ اشوٗ ہاے لایٹ کینٛہہ واریاہ زیادٕ تو تیٚمہِ کہِ وجہ سۭتۍ حظ گوٚو واریاہ زیادٕ نۄقصان تہِ واریاہس واریاہہِ کٲلۍ بعد کٔرِکھ تِم چیٖز رپورٹ تہٕ تیٚمہِ کہِ وجہ سۭتۍ تِم ژوٗنٛٹھۍ ٲسۍ تِم گٔے واریاہ زیادٕ خراب تِم ٲسۍ ہاے وے یس پٮ۪ٹھ واریاہ زیادٕ بند واریاہس کالس بند تو سُہ مٲنۍ تو تُہۍ تیٚمہِ کہِ وجہ سۭتۍ گٔے واریاہ یِم ٲسۍ یِم زٔمیٖندار یِم ژوٗنٛٹھۍ ٲسۍ وۄپداون تِم گٔے پننہِ کار نِش واریاہ زیادٕ دوٗر اگر أسۍ آز کتھ کرو تو واریاہ نفر چھِ یِمو پنٕنۍ باغ کٕنۍ تو واریاہ زٔمیٖندار چھِ تِتھ تہِ یِم ؤنکیٚس چھِ باقٕے وٕچھان باقٕے اِن کمٕکۍ طٔریٖقہٕ تو بہٕ حظ ڈٮ۪فنِٹلی ونہٕ کہِ یِم یُس میٖڈیا چھُ تمہِ کہِ وجہ سۭتۍ گوٚو واریاہ نۄقصان یُس بوٚڈ میٖڈیا چھُ لوکل میٖڈیا نہٕ کینٛہہ